اَگر أسۍ وٕچھو ییٚمہِ ساتہٕ اَسہِ فٔرست چھِ آسان أسۍ ہسا چھِ واریاہ کیٚنہہ اٮ۪کٹِوٹیٖز کران تَتھ منٛز اَگر أسۍ وٕچھو زیادٕ چھُس بہٕ پَسند کران کِرکَٹ گِندُن کَرکَٹس سۭتۍ چھُ مےٚ زَبردست لَگاو بہٕ چھُس کِرکَٹ وٕچھان تہِ مےٚ چھُ واریاہ مطلب کِرکٹَس سۭتۍ چھُ مےٚ مَزٕ یِوان ییٚمہِ ساتہٕ اِنسانَس بور چھُ گژھان سُہ چھُ آنلاین کِرکٹ وٕچھان یا چھُ کران کٲم کُنہِ ساتہٕ چھُس بہٕ ٹیٖمَس تہِ گِندان بہٕ چھُس ایز اوٚپنر گِندان تہٕ بہٕ چھُس بیٚیہِ بالِنٛگ فاسٹ کران مےٚ چھِ تَگان بہٕ چھُس ایز آلراوُنٛڈر پٔتۍمہِ ٹایمہٕ گٔے آتھوارِ دۄہ اوس اَسہِ میچ تہٕ مےٚ لَگاوِ رَنہٕ سَتَتھ لاگوِ مےٚ تہٕ بیٚیہِ نیٖیم ژور وِکٹ اَوُٹ تہٕ بہٕ یہِ چھُس بہٕ تَمہِ ساتہٕ یہِ اٮ۪کٹِوٹی کران ییٚمہِ ساتہٕ بہٕ فری آسہٕ تہٕ بیٚیہِ چھُس بہٕ اَمہِ باوجوٗد چَکرَس گژھان أسۍ چھِ دوس ووس گژھان کُنہِ جایہِ چَکرَس گژھان یا کُنہِ جایہِ چھُ مٲلہٕ آسان مٲلَس منٛز چھُ چَکرَس گژھان یِتھ کٔنۍ تہِ چھِ أسۍ پَنُن فرٛی ٹایم پَنُن گُزاران یا اَگر أسۍ اَمہِ باوجوٗد وٕچھان أسۍ چھِ گژھان گاڈٕ رَٹنہِ تہِ گاڈَن تہِ چھُ مےٚ دِل لگان مطلب مےٚ چھُ یِوان مَزٕ اَتھ ٹایمَس یعنی کہِ گاڈٕ رَٹنَس منٛز تہِ چھُ مےٚ یِوان مزٕ تہٕ یہِ تہِ چھُس بہٕ پَنٕنۍ کینٛہہ اٮ۪کٹِوٹیٖز کران اَمہِ باوجوٗد وٕچھو اَگر أسۍ وٕچھو بیٚیہِ چھِ مےٚ ڈراما پَسند پاکِستانٕکۍ ڈراما چھِ مےٚ زَبردست دِل لَگان تِمَن سۭتۍ چھِ مےٚ مَزٕ یِوان زَبردس بیٚیہِ چھُس بہٕ زیادٕ سانٛگ تہِ وٕچھ بوزان یا سانٛگ وٕچھان سانٛگ گژھن مےٚ آسٕنۍ کَنٹِیوٗ چَلان یعنی کہِ زیادٕ چھِ مےٚ پَسند أرِجیٖت سِنگ سُہ چھُ تٔمِس چھُ زَبردس آوزا سُہ چھُ زبردس گٮ۪وان تٔمۍ سٕنز ہِش آوزٕے چھِنہٕ کٲنسہِ ییٚتہِ اَگر أسۍ وٕچھو ہِندُستانَس منٛز تہٕ ییٚمہِ ساتہٕ مےٚ ٹایم مِلہِ تَمہِ ساتہٕ چھُس بہٕ پَران تہِ پَرنہٕ سۭتۍ تہِ چھِ مےٚ دِل لگان بہٕ چھُس مطلب پَرنہٕ سۭتۍ تہِ ٹایم سَرف کران تہٕ یِم یِم چیٖز چھُس بہٕ کران تیٚلہِ ییٚلہِ مےٚ کیٚنہہ فری ٹایم چھُ آسان بیٚیہِ چھُس بہٕ اَمہِ باوجوٗد چھُ ڈانٕس تہِ أسۍ کران ڈانٕس تہِ چھُ اَسہِ تَگان تہٕ أسۍ چھِ دوس پانٛژھ شےٚ أسۍ چھِ پرٛٮ۪کٹِس تہِ مَنزِٕ کران یا چھِ أسۍ گِنٛدان اِنڈور سِٹیڈِیَم چھُ اَسہِ نَزدیٖک تَتہِ چھِ أسۍ گِندان کِک بۄکسِنگ چھِ باقٕے باقٕے چیٖز چھِ یِم چیٖز چھِ أسۍ گِندان مطلب یِم چیٖز چھِ اَسہِ یِوان یعنی کہِ پنٛنِس فری ٹایمَس منٛز گِنٛدنہٕ واریاہ چھُس بہٕ کیٚنہہ اٮ۪کٹِوٹیٖز اَمہِ باوجوٗد تہِ کران بہٕ چھُس فُٹ بال تہِ گِندان بہٕ چھُس رَنِنٛگ تہِ کران بہٕ چھُ جِم تہِ گژھان تہٕ یِم یِم چیٖز چھِ یِوان پنٛنِس فری ٹایمَس منٛز کرنہٕ اِنسانَس پَزِ کیٚنہہ منٛزٕ یعنی کہِ اگر أسۍ آز وٕچھو آز چھُ ڈِپرٛٮٮ۪شنُک دور آز پَزِ اِنسانَس پَنُن پان کُنہِ منٛز فری اٮ۪کٹِوٹیٖز پَزنَس کرنہِ موبایلَسٕے پٮ۪ٹھ یہِ گژھِ نہٕ روزُن یا گِندنَسٕے سۭتۍ گژھِ نہٕ روزُن ہَر کُنہِ منٛز گژھِ اِنسان تھوڑا پاٹِسِپیٹ تھوڑا کَرُن تاکہِ اِنسان روزِ ذہنی طور فِٹ ییٚلہِ اِنسانَس ذہنی طور چھُ فِٹ تیٚلہِ چھُ سُہ فِزِکلی تہِ فِٹ مین چیٖز چھُ وٕنۍکٮ۪س اِنسان گژھِ ذہنی طور روزُن فِٹ یِم چیٖز گژھن اِنسانَس وٕنۍکٮ۪س کَرٕنۍ یعنی کہِ اٮ۪کٹِوٹیٖز گژھِ سُہ کَرُن تہٕ روزُن گژھِ فِٹ